پنٛداہ اَگست چھِ یِوان آزٲدی ہُنٛد دۄہ مَناونہٕ شتوُہ یہِ شَتوُہ جَنوری چھِ یِوان آیِن بنٛنُک دۄہ مَناونہٕ ٲٹھ سٮ۪پٹمبَر چھِ میون زایہِ دۄہ ژوٚوُہ سٮ۪پٹمبَر اوس مےٚ بیٚنہِ خانٛدَر تہٕ تُرٛواہ اپریل چھِ بَیساکی یِوان مناونہٕ